اگر بہٕ وٕچھِ ییٚلہِ مےٚ ٹٮ۪نتھٕ پاس کوٚر پَتہٕ اوسُس بہٕ سونٛچان بہٕ رَٹا ملب میٚڈِکَل رَٹا آٹٕس رَٹان کامٲرٕس رَٹا یا نان میٚڈِکَل رَٹا واریاہو دوسو یا گَرِکیو ووٚن یا رِلیٹِوزو ووٚن ژٕ رٹ مِثال کہِ تٕم ٲسۍ وَنان اگر ژےٚ دھیان چھِ زیادٕ ذہن چھِ زیادٕ میٚڈِکَلَس کُن یا آٹسَس کُن ژٕ رَٹھ تی یَتھ پٮ۪ٹھ أسۍ زیادٕ چھِ مطلب فوکَس گژھان یَتھ پٮ۪ٹھ زیادٕ چھُ یَژھان ملب پَرُن ییٚمہِ سۭتۍ زیادٕ چھِ ملب جلدی یَتھ پٮ۪ٹھ أسۍ زیادٕ جلدی چھِ فوکَس گژھان سُے سَبجَکٹ رٹ ژٕ مےٚ اوس پانَس میتھامیٹِکٕس مےٚ ٲسۍ بوزان تِم مےٚ چھِ میتھامیٹِکٕس تہٕ بیٚیہِ چھُس دِوان بہٕ رَٹہا مطلب کَمپاوُنٛڈ آرٹٕس دوٚپُکھ ژٕ رَٹ سا سُے بیٚیہِ ژےٚ پُلٹِکَلہٕ ژٕ رَٹہٕ تی ییٚلہِ مےٚ پَتہٕ فرٛٮ۪نٛڈَن تِہِ ووٚن دوٚپُکھ ژٕ رَٹ تی اگر ژٕ وٕ رَٹان میٚڈِکَل تَتہِ گژھِ بٔلۍ ڈِپرٛٮ۪شَن چھِ ہٮ۪کان گٔژھِتھ زیادٕ چھِ ڈِپرٛٮ۪شَن پَتہٕ گژھان اَمی سۭتۍ ییٚلہِ نہٕ کانٛہہ سٹوٗڈنٛٹ چھُ آسان آٹٕس سٹوٗڈنٛٹ تٔمِس چھُ آسان مِثال طور پَر ہَپٲرۍ میڈِکَلَس منٛز فوٹو سۭتۍ تٔمۍ چھُ آسان آٹٕس روٚٹمُت تٔمۍ چھُ آسان ہِسٹرٛی روٚٹمُت یا چھِ آسان پُلٹِکَل روٚٹمُت سُہ چھُ گژھان بِچار ڈِپریشنَس منٛز یا عام طور پَر چھِ أڑۍ رَٹان تھٮ۪کنہٕ موٗجوٗب یا ہاونہٕ موٗجوٗب شو آف موٗجوٗب میڈِکَل مگر تِمَن چھُ آسان فوکَس ہَپٲرۍ میتھَس پٮ۪ٹھ یا پُلٹِکَل ساینَس پٮ۪ٹھ یا بَدَل اُردوٗوَس پٮ۪ٹھ تِم چھِ آسان ہاونہٕ موٗجوٗب گَرِکیو فورسہٕ موٗجوٗب روٚٹمُت آسان میڈِکَل تِم چھِ بِچار پَتہٕ گژھان ڈِپرٛیشنَس منٛز تِمَن چھُ پَتہٕ یِوان تِمَن چھُنہٕ آسان پَتہٕ دِلچَسپی نہٕ تَوَے دیُت مےٚ گَرِکیو تہِ سۄے راے ژےٚ یَتھ پٮ۪ٹھ زیادٕ دِلچَسپی چھے ژےٚ کُنہِ زیادٕ دِلچَسپی چھے ژٕ رَٹ سُے سَبجَکٹ اَکھ گٔے زِ زیادٕ میتھَس پٮ۪ٹھ چھِ دِلچَسپی ژٕ رَٹ سُے پَتہٕ آو مےٚ پانَس تہِ مَشوَرٕ نہ یہِ مطلب مطلب یۄکُن مےٚ زیادٕ چھِ دِلچَسپی مےٚ پَزِ سُے رَٹُن کیٛازِکہِ پَگاہ گَژھِ نہٕ سۄ پرٛابلِم گژھِنۍ کھَڑا منٛز باغ سٮ۪مِسٹرس یا منٛز باغ یَتھ سٮ۪شنَس گَژھِ نہٕ مےٚ پرٛابلِم پَگاہ گَژھٕنۍ کینٛہہ تَوَے روٚٹ مےٚ پَتہٕ کَمپاوُنٛڈ آٹٕس